ہیلو وعلیکُم سَلام ٹھیٖک پٲٹھۍ حظ اَصٕل پٲٹھۍ حظ آ ٹھیٖک پٲٹھۍ تُہۍ چھِو سٲری ٹھیٖک بَچہٕ وَچہٕ چھا ٹھیٖک پانہٕ چھِو ٹھیٖک خیر سَلامَت تُہۍ چھِو ٹھیٖک پٲٹھۍ ؤنِو ؤنِو سا کیاہ کوٚرُو شُکُر خۄدا صٲبَس کُن شُکُر اَچھا ؤنِو سا ؤنِو سا کیاہ کوٚرُو کیاہ چھُ کَرُن تٕرٕہ نَفر اَچھا کر کوٚرُو صحیح کٔژ نَفر یِن کَمہِ دۄہ یِن کیاہ کَرو تَیٲریا وَیٲریا اَچھا تہٕ وۄنۍ کیاہ اَسہِ کیاہ چھُ کَرُن وۄنۍ اَسہِ کیاہ چھُ اَنُن کرُن اَسہِ تہِ ؤنِو کیاہ چھُ کرُن تِمن کیاہ آسہِ تتہِ پَنُن طٔریٖقہٕ اَسہِ تہِ ؤنِو آچھا اَچھا اَدٕ حظ آچھا کیٚنہہ چھُنہٕ پَرواے خۄدا صٲب سوزِ تِتہِ اَچھا وۄنۍ بَکایا عیالا پَیالا کیاہ چھ تَتہِ کۭتیاہ چھِ تِم کیاہ کرن کیاہ کۭتیاہ یِن کُس کُس یہِ زٲمَن پٲمَن اوس ییٚتہِ کیاہ چھِ کران آچھا آچھا آچھا شامَس ٲٹھ بَجے بٲغۍ اَچھا تہٕ تُہۍ ییو آچھا آچھا اَچھا شُکُر خۄدایَس کُن شُکُر خۄدا اچھا شُکُر خۄدایَس کُن اَچھا آچھا اَتہِ تُہۍ کٔرِو اَتہِ تُہۍ کٔرِو اَتہِ تیٲری پَیٲری یِمن نِش کیاہ کرن یِم کوٗتاہ کیاہ کرن کِتھ کَنۍ آسہِ پَتہٕ تُہۍ تٔرۍ زیو یور تہِ ییٚتہِ تہِ ؤنۍ زیو اَسہِ ہٲے زیو کٔرۍ زیو پَتہٕ کرو أسۍ ییٚتہِ تہِ تَیٲری آچھا آچھا آچھا گوٚو ٹھیٖک تہٕ خاندرُک واندرُک تہِ مہ کرن اَمہِ پَتہٕ کِنہٕ نہ آچھا آچھا مَگر تُہۍ تھٲے زیو اَسہِ کَتھ کٔرِتھ مہرٕ گژھیکھ آسُن واریاہ زیادٕ آچھا اَچھا اَچھا اتہِ تھٲے زیو وارٕ پٲٹھۍ سورُے سَمبٲلِتھ پَتہٕ یی زیو یور تہٕ ییٚتہِ تہِ کٔرۍ زیو اَصٕل پٲٹھۍ تہٕ پَتہٕ نظرا وَظرا دِسی زیو ییٚتہِ دِیو نہ تُہۍ نظر کیاہ کرو اَدٕ تُہۍ یی تُہۍ ییو نہ یور نَظر دِنہِ ییٚتہِ کرو نہ أسۍ کَتھا وَتھا گۄڈٕ اَچھا پَتہٕ کرو أسۍ ییٚتہِ تۄہہِ سۭتۍ کَتھ باتھ ٹھیٖک پٲٹھۍ بیٚیہِ وٕچھِو تُہۍ ییٚتہِ اِنتِظام کیُتھ کیاہ آسہِ تُہۍ دِیو نَظرا وَظرا پَتہٕ پتہٕ اَگر اتہِ تہِ دِیو بیٚیہِ تہِ نظر پَرواے چھُنہٕ کیٚنہہ مَگر تَمہِ دۄہ گژھِو نہ تُہۍ تہِ ییٚتہِ آسٕنۍ آ تَمہِ دۄہ گژھِو تُہۍ ییٚتہِ آسٕنۍ تہٕ اَدٕ ہٮ۪کَو أسۍ تِمن سۭتۍ تعارُف کٔرِتھ أسۍ مہ نہ زانوکھٕے نہ کِہیٖنۍ تُہُندِی سۭتۍ گژھِ ہے تِمن سۭتۍ زان تُہۍ یی زیو تَمہِ دۄہ برونہٕے تہٕ یور دِی زیو نَظر تانۍ تہِ یی زیو منٛزے دِی زیو نَظر آسا آسا چلو بِہِو خۄدایَس